ہیٚلو ہیٚلو اَسلامُ علیکُم اصٕل پٲٹھۍ تُہۍ چھِوا ٹھیٖک یہِ چھُناہ اتہِ چھِناہ ٹیٛوٗشَن پرٕناوان ٹھیٖک تُہۍ کیٛاہ کیٛاہ چھِو پرٕناوان اچھا ٹھیٖک آٹٕس تہِ چھا اتہِ پَرٕناوان اچھا ٹھیٖک مےٚ بوٗز تی اتہِ چھِ پرٕناوان آٹٕس مےٚ دوٚپ باقٕے یِم کوچِنٛگ سینٛٹر یِم ما چھِ آٹٕس پرٕناوان میٛٲنِس بَچس اوس مےٚ اوس بَچس نا أمِس اوس آٹٕس پرٕنُکے شوق ییٚتہِ چھُنہٕ تیٛوٗتاہ آٹٕسَس سُکوپ یہِ دِوان کیٚنٛہہ یِم ٹیٛوٗشَن سینٛٹر وٲلۍ چھِنہٕ آٹسُک وَنان کیٚنٛہہ یِم چھِ میٚڈِکٕل تہٕ نان میٚڈِکٕلسٕے یوت آ آ آٹٕس اتہِ چھُ دپیٛوٗ تُہۍ اتہِ چھُ آٹٕس تہٕ اتہِ چھا سأرِی سَبجیکٹٕس ٹھیٖک اتہِ چھا سأری سَبجیٚکٹٕس پرٕناوان تۅہہِ کٔم کٔم إں إں بیٚیہِ کُس کُس

ٹھیٖک اتہِ چھا سأری پرٕناوان فیٖس کوٗتاہ چھُ اتہِ ٹھیٖک ٹھیٖک یِمَن کوٗتاہ چھُ اَگر سأری سَبجیکٹ یِم پَرن بَس وُہ ساس تیٚلہِ چھُو تۅہہِ وارِیاہ کَم تھوٚومُت ٹھیٖک یہِ یہِ کَتہِ چھُ آسان اچھا اتھ کَتہِ چھِ رجسٹرٛیشَن کَر گژھِ اتھ کَرٕ پیٚٹھ گژھِ اتھ سِٹاٹ اچھا ٹھیٖک سُہ دٔپِو تُہۍ رجسٹرٛیشَن ہیٚکو تیٚلہِ أزۍکہِ پیٚٹھٕے سِٹاٹ کٔرِتھ یِمن چھا گژھان اتھ فیٚسس منٛز بُکٕس تہٕ یہِ بُکٕس تہِ چھِوا تُہۍ دِوان کِنہٕ یِمَن چھا آسان یہِ اچھا ٹھیٖک بُکٕس چھِ یِمَن اچھا ٹھیٖک ایٚکزام ویٚکزام چھا پَتہٕ یِمَن ہیٚوان اتہِ اچھا ٹھیٖک سُہ لگہِ پَتہٕ پیٚرنٹین پَتاہ ییٚلہِ یِم ہَفتہٕ باد ایٚکزام ہیٚن یِمَن کیٛاہ آو رِزَلٹ اچھا ٹھیٖک اچھا ٹھیٖک ہُم تیٚلہِ کرِو أسۍ تیٚلہِ کرو أسۍ وِزِٹ پَگاہ ٹھیٖک چھا تُہۍ ٲسِو ایویلیبٕل اتہِ اچھا تُلِو تَلِو بِہِو خدایَس حَوال